تُہۍ چھُو حظ حاظما مےٚ ٲسۍ کیٚنٛہہ پَلو بَناوٕنۍ ؤنِو مےٚ تُہۍ چھُوا پنٕنِس اَتھ بُٹیٖکَس پٮ۪ٹھ آسان آ تُہۍ ؤنِو مےٚ مےٚ چھُ لوٗز شٲرٹ بَناوٕنۍ بیٚیہِ چھِ مےٚ تَتھ سۭتۍ تُلِپ شِلوار بَناوُن

ٹھیٖک بیٚیہِ کیٛاہ چھُ مےٚ تُہۍ ؤنِو مےٚ تُہۍ چھُوا بَناوان بیٚیِس چھُ مےٚ بَناوُن پلیٹِڈ شِلوار مگر تَتھ چھُ بُتھِ فِنِش کھالُن لایِٹ لیس تُہۍ اگر ؤنِو سُہ ہیٚکہٕ بہٕ پانہٕ تہِ سُہ ہیٚکہٕ بہٕ پانہٕ تہِ أنِتھ یا اگر تُہی نِش آسہِ ایٚویلیبُل سُہ گٔیے زیادٕے اَصٕل

آ تۄہہِ کیٛاہ ٹایمِنٛگ چھُو آسان شاپَس تہٕ مےٚ بہٕ تہِ ٹھیٖک چھُ آ بَہہِ بَجہِ تانۍ اِنشاء اللہ واتہٕ بہٕ تُہٕنٛدِس شاپَس پٮ۪ٹھ تُہۍ ؤنِو مےٚ وِد آ لِن پیچ یِم فِلا فِلا فِراکھ شِلوار چھِ آسان بیٚیہِ وِد آوُٹ پیچ تۄہہِ کیٛاہ چھُو تِمَن سِلٲے ہٮ۪وان ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک تُہۍ ؤنِو مےٚ ٹایِم کوٗتاہ چھِ تۄہہِ لَگان مطلب تُہۍ کوٗتاہ ٹایم رٔٹِو زیادٕ ٹایم تہِ گژھِ نہٕ لَگُن کِہیٖنۍ

ٹھیٖک چھُ اگر ژور دۅہ پانٛژھ دۅہ لگن مگر تۄہہِ چھُ اَصٕل سوٗٹ بَناوٕنۍ شُکریہ شُک شُکریہ شُکریہ چلو چلو ٹھیٖک نہَ گۄڈٕ وُچھٕ بہٕ یِمَے گۄڈٕ وُچھٕ بہٕ یِمے زٕ اگر یِم اَصٕل پٲٹھۍ آیہِ بَناونہٕ تیٚلہِ ہٮ۪کہٕ بہٕ باقٕے تہِ ترٛٲوِتھ ٹھیٖک چھُ ٹھیٖک چھُ آ چلو چلو ٹھیٖک گوٚو او کے او کے اللہ حافظ